کشمیٖرَس منٛز چھُ اَکھ واریاہ اَصٕل ڈِش یُس سارنٕے لُکَن پَسَنٛد چھُ تَتھ چھُ أسۍ وَنان کَشمیٖری پُلاو یُس کہِ باسمٔتی توٚملَس چھُ بَنان تہٕ تَتھ منٛز چھُ أسۍ گۄڈنٮ۪تھٕے ترٛاوان کشمیٖری گٮ۪و تہٕ تَتھ منٛز چھُ أسۍ توٚمُل ترٛاوان وَزوِتھ تہٕ سُہ چھِ أسۍ تَتھ منٛز تَلان بیٚیہِ چھِ أسۍ تَتھ منٛز پرٛٮ۪تھ کانٛہہ قٕسمٕکۍ ڈرٛاے فرٛوٗٹ ترٛاوان اَسہِ چھُ آسان پَنٕنۍ کینٛہہ ڈرٛاے فرٛوٗٹ مثلاً ڈوٗنۍ چھُ آسان أسۍ چھِ ترٛاوان تَتھ منٛز ڈوٗنۍ أسۍ چھِ تَتھ منٛز بادام گوج ترٛاوان أسۍ چھِ تَتھ منٛز کاجوٗ ترٛاوان پِستا ترٛاوان بیٚیہِ چھُ تَتھ منٛز کھنٛڈ تراوان تہٕ کھٔزِر تہِ چھُ تراوان تَتھ منٛز بیٚیہِ چھِ أسۍ کھوٗپرٕ تہِ تراوان تَتھ منٛز پیٖسِتھ تہِ تہٕ یا ہُتھ کَنَن صوبوٗتہٕ تہِ ژٔٹِتھ تہِ تہٕ یِتھ کَنَن چھُ سُہ بَنان سُہ چھُ آسان واریاہ زیادٕ مَزٕدار تہٕ سُہ چھُ دُنیاہَس منٛز واریاہ زیادٕ مشہوٗر یور یُس تہِ یِوان سُہ چھُ کَشمیٖری پلاو ضروٗر کھٮ۪وان تہٕ تٔمِس چھُ کَشمیٖری پٕلاو سٮ۪ٹھاہ پَسنٛد کھَسان تہٕ کَشمیٖری پٕلاو چھُ واریاہ زیادٕ مَزٕدار آسان تہٕ اِنسان چھُ وَنان کہِ بہٕ روزٕہا کھٮ۪وٲنی یوت